ساروٕے کھۄتہٕ چھِ زٕ موسَم یَتھ منٛز یِوان چھِ رٮ۪تہٕ کول چھِ یِوان بیٚیہِ چھِ وَنٛدٕ یِوان رٮ۪تہٕ کٲلِس منٛزَن تہِ چھِ بٮ۪مٲرۍ روزان یَتھ منٛز گژھان چھِ کالرا سُہ چھُ وُزان ہۄکھرٕ سۭتۍ اَتھ روٗد چھُنہٕ پٮ۪وان کِہیٖنۍ تہِ نہٕ وارِیاہ زیادٕ کَم روٗد چھُ پٮ۪وان ییٚلہِ روٗد چھُ پٮ۪وان کَم ہۄکھَر چھُ گَژھان وارِیاہ تیٚمہِ سۭتۍ چھُ کالر وُزان اَتھَن اِتھے پٲٹھۍ چھِ یِوان وَنٛدٕ وَنٛدَس منٛز چھُ روٗد پٮ۪وان زیادٕ تِکیازِ تاپھ چھُنہٕ نیران زیادٕ کِہیٖنۍ تہِ نہٕ تہٕ تَتھ منٛز چھُ زُکام چھِ گژھان تَپھ چھِ کھسان زُکام ییٚلہِ کھَسان چھُ گَژھان چھِ سُہ چھُ پَتہٕ اَکہِ پٮ۪ٹھ بیٚکِس پھٔہلان تہٕ اَکہِ پٮ۪ٹھ بیٚکِس پھٔہلان أکِس پھٔہلان دۄن پھٔہلان ترٛٮ۪ن پھٔلان اِتھے پٲٹھٮ۪ن چھُ زٕ روزان لگاتار پھٔہلان تہٕ سُہ بَلراونہٕ خٲطرٕ زُکام بَلراونہٕ خٲطرٕ أسۍ چھِ کَران کٲم تٔژ تٔژ تریش چھِ چٮ۪وان ڈاکٹرَس نِشَن چھِ گَژھان وَقتہٕ وَقتہٕ دَوا چھِ کھٮ۪وان پٮ۪رَسٹَمال چھِ کھٮ۪وان یا زُکامُک بدل کیٚنٛہہ دَوا چھِ کھٮ۪وان ییٚمہِ سۭتۍ أسۍ سۄ زُکامہٕ بٔلِتھ چھِ ہٮ۪کان اَتھَن ایٚمہِ پَتَن ڈاکٹرَس نِش یا بیٚیہِ کانٛہہ اٮ۪نٹی بَیوٹِک چھِ أسۍ تَتھ منٛز کھٮ۪وان تہٕ زُکامَس چھِ گژھان جلدی جلدی فَرَکھ اِتھَے پٲٹھۍ یُس رٮ۪تہٕ کٲلِس منٛز کالر وُزان چھِ سُہ چھُ وُزان زیادٕ ہۄکھرٕ سۭتۍ تَتھ تہِ کیٛاہ چھِ أسۍ کَران یُتھُے روٗد پیٚیہِ رٮ۪تہٕ کٲلِس منٛز تہٕ ہۄکھَر چھُ گَژھان کَم تہٕ تَتھ منٛز تہِ چھُ پَتہٕ تَتھ تہِ چھُ گژھان ڈاکٹرَس نِش ٹریٖٹمینٹ چھِ رَٹان تَتہِ تٔمِس نِشن اینٹی بیاٹِک چھِ کھٮ۪وان باقٕے کیٚنٛہہ کھٮ۪وان چھِ تہٕ گَژھان چھِ کالرہَس تہِ فرق زُکامَس تہِ چھِ گَژھان تِتھَے پٲٹھۍ سا فَرَکھ دَوا کھٮ۪ن سۭتۍ یا آرام چھِ کَران وُشنیرَس چھُ روزان تہٕ فرق چھِ گَژھان بیٚیہِ چھُ اَکھ أکِس نِش تہِ دوٗر تَتھ منٛز روزان یُتھ نہٕ سُہ زُکام پَتہٕ اَکہِ پٮ۪ٹھ بیٚکِس پھٔہلِتھ کِہیٖنۍ تہِ نہٕ تِتھَے پٲٹھۍ اَگَر زُکان لَگاتار کھَسان چھِ تَتھ پٮ۪ٹھ چھِ پَتہٕ تھپھ تہِ چھِ کھَسان چھٲتۍ تہِ چھِ کھَسان خَراب ییٚلہِ اِنفٮ۪کشَن چھُ وارِیاہ وارِیاہ گَژھان تہٕ صحتَس پٮ۪ٹھ چھِ پٮ۪وان وارِیاہ اَثَر تِم پَتہٕ زیادٕ زُکام ییٚلہِ گَژھان سُہ چھُ گَژھان پَتہٕ شرٛیٚپِتھ تہٕ تَتھ چھِنہٕ ہٮ۪کان فرق گٔژھِتھ کِہیٖنۍ تہِ